برٛونٛہہ برٛونٛہہ اوٗس نہٕ یمَن سکوٗلَن وُکولَن منٛز آسان یِم چیٖز وِیٖز کہیٖنۍ یِمَن بِچاریٚن مطلب شُرۍ یِمَے کٔلۍ ٲسۍ آسان زٔرۍ ٲسۍ آسان أنۍ ٲسۍ آسان یا یِم مطلب پٔکِتھ ٲسۍ نہٕ ہیٚکان کہیٖنۍ مطلب تِمَن خٲطرٕ اوس نہٕ کانٛہہ سہوٗلیتہ وہولیتَہ آسان کہیٖنۍ آز کیاہ چھِ آز چھِ گورمنٹَن سِکیٖم تہِ کَجمَژٕ واریاہ زیادٕ یِمَن خٲطرٕ یِم بِچٲرۍ یِم پٔکِتھ چھِ نہٕ ہیٚکان کہیٖنۍ تِمَن چھِ سکوٗٹی یِوان دِنہٕ تِم چھِ سکوٗٹی پٮ۪ٹھ گژھان سُکوٗل وُکوٗل یِم أنۍ چھِ آسان تِمَن خٲطرٕ کیاہ چھِ آز سکوٗلَن منٛز تِمَن خٲطرٕ چھِ سُہ کِتاب اَکھ تَتھ چھِ تِتھُے لیٚکھِتھ آسان تِم چھِ تمے آیہِ پَران بیٚیہِ کیاہ چھِ اَتھ وَنان یِم بِچٲرۍ یِم مطلب یِمَن زَنٛگَن چھِ پرٛابلِم کیٚنٛہہ لیٚکھنَس منٛز چھِ پرٛابلِم یِوان تِم تہِ چھِ تِمَن تہِ چھِ واریاہ مَدَد یِوان کَرنہٕ گورمیٚنٛٹٕچ سِکیٖم تہِ چھِ یُس ساس ساس رۄپیہِ یِمَن چھِ دِوان یِمَن چھِ ریٚتہٕ پَتہٕ ریٚتہٕ تَران ساس ساس رۄپیہِ تمہِ وَجہ سۭتۍ تہِ کیاہ چھِیِمَن ہنٛز چھِ پَنٕنۍ ضروریات چھِ گژھان یِمَن پوٗرٕ گۄڈٕنیٚتھ اوٗس نہٕ یہِ سِسٹَمہ وِسٹَمہ آسان کہیٖنۍ تہِ تمہِ وِزیٚن اوٗس نہٕ یوٗت مطلب اِنسانَس پَتہ تہِ کہیٖنۍ ٲسۍ گَھرِ بیٚہوناوان یِمَن شُریٚن وُریٚن آز چھِ واریاہ کیٚنٛہہ آز چھِ سکوٗلَن منٛز یِمَن ہیٚچھناوان زیادٕ تَر چھِ آزٕ یِمَن بَچَن چھِ واریاہ زیادٕ کِیَر واتناوان یِمَن چھِ دیکھ بھال کَران واریاہ زیادٕ آز چھِ مطلب واریاہ فٲیدٕ یِمَن شُریٚن تہِ اسہِ سۭتۍ چھِ اَکھ ٲں پَران مطلب یِمَن چھِ یِوان دِنہٕ کہِ اگر اسہِ پاس آسہِ کَرُن فار ایٚگزامپٕل پنٛژاہ مارکٕس یِمَن چھِ تَتھ تہِ آسان کَٹوتی یِمَن چھِ آسان ترٛہَے کَرٕنۍ مطلب یِمَن تہِ چھِ واریاہ سَپورٹ میلان باقٕیَن ہُنٛد تہِ سکوٗلَن منٛز تہِ چھِکھ ہیٚچھناوان یِمَن خٲطرٕ چھِ اَلَگ پٲٹھۍ ٹیٖچَر یِوان تھاونہٕ پَرناونہٕ یِمَن اصٕل پٲٹھۍ یِوان تاکہِ یِم تہِ ہیٚکَن برٛونٛہہ کُن کیٚنٛہہ بٔنِتھ یِم تہِ ہیٚکَن ہیٚچھِتھ کیٚنٛہہ یِم تہِ بَنَن کیٚنٛہہ پَتہٕ پَنُن روزگار بَنیٚکھ پَنُن پان ہیٚکَن پٲلِتھ یِم گَژھَن نہٕ کٲنٛسہِ پٮ۪ٹھ روزٕنۍ کہیٖنۍ تہِ نہٕ